اسلامُ علیکم سَر اہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک اہن حظ تُہۍ کُم سَر

اہن حظ ٲ عٲش کٔرتھ عٲش کٔرتھ کینہہ نہ حظ چھُ پرواے مگر ریٹ چھو پاے کیاہ چھِ ریٹ چھِ ساڑ سَتھ ہتھ آ ساڑ سَتھ ہتھ کیازِ اکھ چھُ پانٛژن نفرن ہُند گرُپ حظ آسان

أسۍ کیاہ سا مان لَگن وٕنۍ زٕ ژور دۄہ لَگن اَسہِ بیٚیہِ سی جاے چھِ أسۍ لَگن زٕ ژور دۄہ وٕنہِ یہِ فصلٕچ آسہِ نہ کانہہ پرابلم انشاء اللہ آ فصل تہِ انشاء اللہ برونٹھ کُن وٕچھو پَتہٕ فٲیدے آسہِ

انشاء اللہ آسہِ برونٹھ کُن گَژھکھ ژٕ بیٚیہِ کَرُن فون سۄ چھنہٕ کَتھ آ برونٹھ کُن گَژھکھ ژٕ بیٚیہِ دَپُن تُہۍ یی زیو کینچی یہِ چھ کٲشر پٲٹھۍ یہِ چھُ گرٕ وٲلس تام سَر یہِ چھُ گرٕ وٲلس تام کانہہ چھُ انان میکسِمَم چھِ أسۍ گرے انان آز سۭتۍ آ سیونٹی پٔرسنٹ چھِ لُکھ کھیوان اگر وۄنۍ چھُ اگر أسۍ گری اَنو سۭتۍ آ تیٚلہِ یہِ کوٗتاہ چھُ زٔمیٖن کوتاہ چھُ سَر اتٮ۪ن تۄہہِ تمے حساب دِمو نا أسۍ نَفَر زٕ ترٛکھ کُلۍ چھِسا بٔڑۍ کِنہٕ لۄکٕٹۍ واریاہ بٔڑۍ چھِسا أسۍ یمو أسۍ یمو سَر یمو أسۍ أسۍ یمو پانژوٕے نَفَر تہٕ اتھ لَگن دۄہ زٕ لگن اتھ ییٚلہِ نا اتھ چھِ کینچی کَرٕنۍ زٕ دۄہ لَگن اتھ وۄنۍ روٗد بَتُک مسلہٕ اگر أسۍ بَتہٕ اَنو پَنُن ٲٹھ شیٚتھ چھِ سَر دِنۍ اگر تُہۍ أنو پَنُن ساڑ سَتھ حظ تہِ ووٚنو مےٚ تۄہہِ گۄڈٕے تہٕ ساڑ سَتھ چھِ

آ بالکل سَر

بَنٮ۪ن بَنٮ۪ن نَفَر بَنٮ۪ن بیٚیہِ تہِ وۄنۍ تھوڑا لَگہِ تیٚلہِ تیٚلہِ لَگن تِمن چھُ مطلب اَسہِ لگن زٕ ترٛےٚ دۄہ تِمن لگن زٕ پانژھ دۄہ ہیٚکن تِمن لٔگِتھ کیازِ أسۍ چھِ بیٚیس جایہِ حظ کامہِ تم چھِ بیٚیِس جایہِ وۄنۍ وٕچھو تِمن تہِ وَنو پرواے چھُنہٕ کینہہ تہٕ بیٚیہِ فَفَر تہِ ہیٚکن بٔنِتھ اہن حظ شیٖن پٮ۪تھ آ یِم حظ چھِ یِم چھِ پھٕٹان کُلۍ وُلۍ تہِ چھِ پھٕٹان بالکل بالکل یمِ چھِ کُلۍ وُلۍ پھٕٹان پَتہٕ چھِ فصلس منٛز تہِ گژھان پرابلِم کُلۍ پُھٹ سُے چھُنہٕ پَتہٕ وٕتران آ بَنن بَنن کینہہ اہن حظ بَنن یِم نَفَر بَنن بیٚیہِ زیادٕ آے کینہہ تیٚلہِ گوٚو کہیٖنۍ پرواے چھُنہٕ اصل گَژھِ انشاء اللہ گَژھِ ژےٚ کٲشر پٲٹھۍ یہِ ژےٚ فصل اوسُے نیران ژےٚ گَژھِ تمہِ کھۄتہٕ ڈبل نیرُن ژوٗنٹھۍ تہِ گَژھن رٕتۍ آسٕنۍ تہِ ویٹھۍ تہِ آ دۄنوٕے چیٖز ژےٚ گژھنٕے دۄنوٕے کالٹی تہِ آسنہِ رٕتۍ تہِ تہٕ ویٹھۍ تہِ وَ وَۄنۍ چُھکھ ژٕ یوٗت یہِ ژےٚ وۄنۍ دل ونی بوٗز تہٕ حظ ژٕ کَرکھ کٲم ژےٚ ہیمووے ستھ ہتھ ہیمووے تہٕ تُل کینہہ چھُنہٕ پرواے بَتہٕ گَژھِ سَر چون آسُن

وۄنۍ کیاہ سا اَسہِ لگن ترٛےٚ دۄہ مان ژٕ وۄنۍ تھاو ژٕ پانٛژھ دۄہ کیازِ ہُم نَفَر زٕ ترٛےٚ تہِ اَنَکھ بہٕ پرواے چھُنہٕ کینہہ سَر آ پانٛژھ دۄہ تھٲیو تُہۍ وۄنۍ یاد آ کہیٖنۍ پرواے چھُنہٕ اَدٕ حظ تُلو حظ بِہو خۄدایس حوال